اَگَر أسۍ فِشنٛگ ہٕنٛز کَتھ کَرو یہِ چھِ ایز اےٚ آکِپیشَن واریاہ بہتَرِیٖن چیٖز گۄڈنیُک بوٚڈ بار چیٖز چھ اَتھ یہِ یہِ چھ آسان أکِس نوکٕری نِش یہِ چھ آسان اِنسانَس اِنکَم جَنریٹ کَرنہٕ نِش یہِ چھِ آسان امہِ کامہِ نِش یُس اَسہِ ٹِپِکَل کٲم چھِ یا أسۍ چھِ سُہ کٲم کَران یُس ایز لیبَر چھِ گَژھان تمہِ نِش چھِ یہِ بؠسٹ اِنسان ہؠکہِ اَتھ ایز پٔر دَ انسان کۭژاہ کٲم کَرِ اَتھ پؠٹھ ڈِپؠنٛڈ اَتھ پؠٹھ ژےٚ کوٗتاہ میلی تور تِم حِساب ہؠککھ ژٕ دۄہَس زیٖنِتھ فِشنٛگ منٛز سارِوٕے کھۄتہٕ بوٚڈ بارٕ سَرماے چھُ یہِ اِنسان چھ نیچرَل تِھگَن سٟتۍ کَنٹیکٹِڈ روزان فِشنٛگ ہُنٛد ساروٕے کھۄتہٕ بوٚڈ بار سَرمایہِ چھ یہِ زِ ایز اےٚ جاب چھ آسان یہِ فٲیِدٕ اِنکَم چھ واریاہ جَنریٹ گَژھان اِنکَم چھِ جَنریٹ گَژھان بیٚیہِ چھِ اَکھ اِنسان تمو چیٖزو اَکھ چھِ ہؠلدِی روزان کِیٛازِ کہِ أمۍ سنٛز کٲمٕے چھِ سُہ آسان یُس ڈِپؠنڈیبٕل اَپان واٹَر چھِ آسان یہِ چھِ آبَس سٟتۍ آسان تعلُقات تھاوان یہِ چھنہٕ سُہ کٲم کَران کینٛہہ یَتھ سٟتۍ أمۍ سُنٛد ہؠلَتھَس پؠٹھ پیٚیہِ اِشوٗ یہِ چھنہٕ سُہ کٲم کَران کینٛہہ یَتھ پؠٹھ أمۍ سٕنٛزِ اِکانمِی پؠٹھ پیٚیہِ اِشوٗ یہِ چھنہٕ سُہ کٲم کینٛہہ یَتھ پؠٹھ أمۍ سُنٛد فِزِکَل ہؠلٕتھ گَژھِ ڈِسٹراے ایز اےٚ فِشنٛگ اَگر یُس اَکھ جاب کَرو کَتھ اِنسان چھِ اَتھ سٟتۍ جاب اَتھ منٛز روزِ فِزِکَلی تیٖتِس کالَس فِٹ ییٖتِس کالَس جابَس منٛز چھِ یہِ دۄیِم

پَتہٕ سُہ تورٕ أنِتھ پَتہٕ تمیُک اَکھ سَرمایہِ پَتہٕ سہٕ تَچنۍ پَتہٕ سہٕ ایز اےٚ جاب سُہ کٲم کَرٕنۍ تَتھ چھِ اَکھ اَلَگ ٹیسٹ لِوَل اَپ ٹیسٹہٕ اِنسانَس حٲصِل گَژھان اَگر أسۍ فِشنٛگ ایز ٹِپِکَل کمپیٲڈ ٹِپِکَل جابَن سٟتؠن کَمپِیَر کَرو یہِ چھنہٕ تِیوٗت ٹِپِکَل کِہیٖنۍ ییٖژھا وٲلڈَس منٛز ؤنکؠنَس کامہِ چھِ ٹِپِکَل یہِ چھنہٕ تِیوٗتاہ ٹِپِکَل تہِ کِہیٖنۍ ییٖژاہ وٲلڈَس منٛز وٕنٛکؠس ہیوٗمَن لیبَر چھِ اِستعمال گَژھان یا تِم کانٛہہ سَرماے چھِ أسۍ وٕچھان یِمَن بے اِنتِہا مُشکِلاتَن ہُنٛد سامنہٕ چھ پؠوان کَرُن تِم کامؠن منٛز چھنہٕ تِیوٗت تہِ مُشکِل کینٛہہ اگر أسۍ